سٲنِس گامَس منٛز چھِ مطلب یِم لوٗکھ چھِ تِم چھِ پننیٚن بَچَن مطلب یِم ٲں پولیو نِہ بَچاونہٕ نِش ٲں کَران پوٗرٕ پرٛاپَر ویٚکسِنیشَن مطلب یُس بَچَس ویٚکسِنیشَن کَران چھِ آسان تہٕ بیٚیہِ چھِ مطلب یِم اسہِ آنٛگَن واڈی سیٚن آنٛگَن واڈی سیٚنٹَرَس منٛز چھِ یِم ؤرکٲرٕس تہٕ تِم تہِ چھِ مطلب ٲں کیٛاہ وَنان اَمِچ اِنفارمیشَن دِوان بیٚیہِ چھِ یُس یہِ بَچہِ چھُ آسان أمِس چھِ آسان مطلب تھٲیِتھ بیٚیہِ کارڈ تہِ بَنٲیِتھ مطلب ؤری گٔژھِتھ ٲں تہٕ تَمے حِسابہٕ کَران یہِ بیٚیہِ چھِ یِوان یِم ؤرکٔر چھِ آسان تِم چھِ یِمَن پولیو ڈرٛاپٕس تہِ ترٛاوان